السلام علیکم اسہِ کیاہ پرٛیپریشن اسہِ کیاہ تیٲری پَزِ تھاوٕنۍ اگر اَسہِ لانٛگ بایِکِنٛگ ٹِرٛپ یا ٹوٗر آسہِ گَژھُن اَسہِ پَزِ گۄڈے گُڈ کالٹی ہیلمِٹ تھاوُن پرٛاپر رایِڈِنٛگ گیرٕس گَژھن آسٕنۍ پرٛاپر لَگیج سِسٹَم گَژھِ آسُن جی پی ایس سِسٹَم گَژھِ آسُن بایِکہِ سُپِیَر کیس گَژھن آسٕنۍ تہٕ سٲری ڈاکِمینٛٹٕس گَژھن آسٕنۍ لگیج کَوَر چھُ واریاہ اِمپاٹینٛٹ تہٕ پٕلَس رین کوٹ تہِ چھُ ضروٗری وۄنۍ وٕچھو أسۍ اگر أسۍ لانٛگ ٹِرٛپ پٮ۪ٹھ گَژھو تہٕ اَمہِ خٲطرٕ کٕم چیٖز چھِ ضروٗری گۄڈے چھِ ترٛیش واٹَر اینٛڈ فُڈ کھیٚن چیٚن چھُ واریاہ ضروٗری تِکیازِ ییٚلہِ اِنسانَس منٛز اینَرجی آسہِ رایِڈ کَرنہٕ خٲطرٕ تیلے ہیکہِ سُہ فَن کٔرِتھ رایِڈِنٛگ منٛز بیٚیہِ چھُ اَمہِ پتہٕ اِمپاٹینٛٹ تھِنٛگ یُس لایِٹ چھِ لایِٹِس چھُ ضروٗری پرٮ۪تھ کُنہِ رایِڈِ خٲطرٕ بیٚیہِ چھِ وارمَر کٕلاتھٕز گَرٕم پَلو چھِ ضروٗری تہٕ سیل فون چھُ کیش چھُ کرٛیڈِٹ کارڈ چھُ تہٕ یُس ساری منٛز زیادٕ اِمپاٹینٛٹ چھُ سُہ چھُ آیۍ ڈی